اَلسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اَسہِ حظ اوس فون ضروٗرت

پنٛد پنٛد وُہ ساس تانۍ وُچھُو تُہۍ فون اَمہِ برٛونٛٹھ حظ ٲسۍ اَسہِ فون حظ اونمُت نا سُہ درٛاو نہَ سیٚود کِہیٖنٛۍ تَتھ ٲسۍ تھوڑا خرٲبی وۅنۍ ہٲوِتَو مےٚ اَصٕل پہَن وَن پُلَس فون وَن پُلَس فون ہٲوِو مےٚ اَچھا اَدٕ مےٚ میلا کیٚنٛہہ ڈِسکاوُنٛٹ میلا مےٚ اَتھ یِمَن فونَن منٛز اَچھا یہِ یہِ تہٕ کُس اَکھ ترٛہَن ترٛہَن ساسَن کُس چھُ وَن پُلسُک کیٛاہ چھُ

وۅنۍ مےٚ وُچھو وَن پُلسُک یُس ہُو چھُنا یُس زن فایِو جی چھُنہٕ نوٹ کیٛاہتانۍ چھُ سُہ مگر سُہ چھُ ترٛووُہ ساس سُہ فون چھا اَصٕل سُہ ہٮ۪کا بہٕ ہٮ۪تھ نہَ وۅنۍ ؤنِو تُہۍ پَنٕنہِ حِساب نوٹ پُلسُک کُس چھُ اَصٕل فون

اَتھ اَتھ کۭتیاہ پرٛایِز چھِ

مےٚ کوٗتاہ پیٚیہِ پَتہٕ تَتھ بَرُن رٮ۪تہٕ پَتہٕ رٮ۪تہٕ اَدٕ سا ٹھیٖک چھُ تیٚلہِ تھاوَو یِہےَ نو وَن پُلَس نوٹ فایِو جی تیٚلہِ چلو چلو جِناب ٹھیٖک ٹھیٖک اَدٕ سا چلو چلو شُکریہ